السلام علیکم ورحمتہ اللہ وبرکاتہ تُہۍ چھِو حظ شُوپین سومو سِٹینٛڈ پٮ۪ٹھ اَسہِ حظ اوس کَرُن سومو یا اکھ تَویرا بُک اَمہِ خٲطرٕ کہ اَسہِ چھُ پگہہ فیملی پِکنِک گژھُن تہٕ أسۍ کَرو دۄن ترین دۄہن خٲطرٕ کٔرِو تُہۍ یہِ فیملی یہِ تَویرا یا سومو سانہِ خٲطرٕ بُک تُہۍ لٮ۪کھِو حظ ناو شازیا تُہۍ تھٲزیٚو امے ناوٕ سۭتۍ یہِ بُک کٔرِتھ أسۍ حظ چھِو تۄہہ رِکویسٹ کران کہِ سون یہِ ڈریور یہِ گژھِ آسُن واریاہ زیادٕ اَصٕل سیٖنِیر گژھِ آسُن اٮ۪کٕسپیٖرینٛسٕڈ گژھِ آسُن أمۍ سُنٛد بِہیویر گژھِ آسُن ٹھیٖک أمۍ سُنٛد کَتھ کَرنُک طٔریٖقہٕ گژھِ آسُن ٹھیٖک بیٚیہِ گژھن نہٕ یِم آسٕنۍ تِم کینٛہہ یِم آسان چھِ نَشہٕ وَشہٕ کیٚنٛہہ کران تہٕ یِم پَکن تیٖز تہٕ تَمہِ سۭتۍ اسہِ اَسہِ گژھِ نہٕ تیُتھ دریور آسُن کیٚنٛہہ بیٚیہِ گژھِ گٲڑ تہِ آسنۍ واریاہ اَصٕل تہٕ گٲڑ تہِ گژھِ ٹاپ کٕلاس آسٕنۍ تُہۍ تھٲیٚزیٚو نہٕ ڈریور سٕنٛد کھیٚن چیٚنُک رٔٹۍ زیٚو نہٕ تُہۍ کِٕہینۍ تہِ ٹینشن تِہنٛد کھٮ۪ن چھٮ۪نُک اِنتِظام کَرو أسۍ واریاہ اَصٕل پٲٹھۍ أسی کَرو یِمن دۄہَن اَسہِ چھُ گژھُن واریاہ دوٗر اکھ گژھو أسۍ اَسہِ چھُ گژھُن گُلمِرٕگ سایڈس تہِ گژھو أسۍ أکِس دۄہَس دوٚیِمس دۄہس گژھو أسۍ پہلگام وغیرہ سایڈَس تہٕ تہٕ اَسہِ چھُ کرُن ڈریور گژھِ آسُن توٗتاہ اَصٕل کہِ سُہ گژھِ پانہٕ تہِ کَرُن اینجاے تِم گژھن اَسہِ تہِ کرناوٕنۍ اینجاے تہٕ بیٚیہِ گژھِ نہٕ تِمن آسٕنۍ تِم گژھن واریاہ زیادٕ اَصٕل پٲٹھۍ روزٕنۍ اَسہِ سۭتۍ تہٕ گٲڑ تہِ گژھِ آسٕنۍ اَصٕل پٲٹھۍ تِمن گژھِ ڈریورَن آسٕنۍ لایسنٕز تہِ سۭتۍ تہٕ بیٚیہِ کٔرزیٚو کٲم یہِ گژھِ بیٚیہِ تھٲزیٚو یہِ ڈریور یہِ گژھِ ٹایمَس پٮ۪ٹھ یُن تہٕ ٹایمَس پٮ۪ٹھٕے گژھن اسہِ أسۍ گژھو ٹایمَس پٮ۪ٹھٕے نیرٕنۍ یِمَن تھٲیو تُہۍ ؤنِتھ تُہۍ لٮ۪کھِو ایڈرَس یِم گژھن پگہہ ستھ بَجے اَسہِ واتٔنۍ یَتھ سٲنِس گامَس منٛز أسۍ چھِ شاداب کٔرِوا زورہ شوپیان روزان تُہۍ لٮ۪کھِو حظ یِہوے ایڈرَس تہٕ یِم گژھن اَسہِ واتنۍ سَتھ بَجے پگہہ یوٚت ایٚکزیکٹ تاکہِ سَتھ پنٛدہ نیرو أسۍ ییٚتہِ تہٕ چلو ٹھیٖک یوٗتاہ ہن تھٲیٚزیٚو سورٕی یاد